ہیٚلو اسلامُ علیکم سَر مےٚ حظ ٲسِو تۄہہِ وٹٕس ایٚپس پیٹھ کٔرمٕژ میٚسیج مےٚ حظ اوسوٕ تۄہہِ یہِ پرٕٛوژھُن پگاہ چھےٚ مےٚ ییٚتہِ کیٚمپیٚنشِپ گِنٛدُن نیشنل لیوٕلہِ ہُنٛد تہٕ مےٚ حظ اوس پرٕٛژُھن مطلب مےٚ کیٛاہ پَزن کُم کُم کامہِ پوٲیِنٹٕس پَزن مےٚ نَظر انٛداز کَرٕنۍ یا کٕم پَزَن مےٚ کَرٕنۍ مےٚ حظ چھُ ٹُۄیٹی فِفت آف اوگسٹ حظ چھِ مےٚ چیٚمپِیَن شِپ

تِم حظ اوس بِذٲتی بِلکُل حظ مےٚ حظ چھُ تتھ بہٕ حظ چھُس گِنٛدان اَیز ا بۄکسر بۄکسر حظ چھُ مےٚ تَتہِ ٹٲے کوانڈو تہٕ مےٚ حظ اوس پٔتۍمہِٕ لَٹہِ آیے مےٚ تھوڑا اتھ لَگے مےٚ اتھ أڈجہِ تہٕ پَتہٕ دَپے ڈاکٹرن ریٚسٹ کٔرۍ زِ مگر پَتہٕ ووٚنوٕ تۄہہِ وار وار ٲزِزِ کَران اتھ ایٚکزَرسایِز اَز چھُس بہٕ فِٹ مےٚ کٲژھاہ گَھنٹہٕ پَزن کَرٕنۍ پرٛیٚکٹس ویٚکٹس ٲں ٹھیٖک حظ چھُ چلو تیٚلہِ حظ کَرٕ بہٕ یِہَے یہِ تۄہہِ ووٚنوٕ چلو خۅدا حافظ